مین ٹرٚانسپورٹیشَن چھِ ییٚتہِ کٔشیٖرِ منٛز سریٖنگر ڈِسٹِرٛکَس منٛز چھِ زیادٕ گاڑِ میٚٹاڈار چھِ پَکان یِم میٚٹاڈار چھِ پَکان سوٗمو چھِ پَکان آٹوٗ چھِ پَکان بیٚیہِ چھِ ییٚتہِ اِیَرپوٗرٹ اَکھ تہِ اسہِ شیخ العالَم اِیَرپوٗرٹ اہن حظ تہٕ بیٚیہِ چھِ یُس وۄنۍ یِم ڈلہٕ کِنۍ چھِ بَسان کیازکہِ سرینَگرَس منٛز چھِ ڈَل لیک تہِ سُہ تہِ چھُ واریاہ ایریا کَران کَوَر حظ واریاہ زٔمیٖن کَران کَوَر تَپٲرۍ تہِ چھِ آبٲدی واریاہ بَسان تمہِ کِنۍ چھِ شِکارا چھِ بوٹ چھِ تِم چھِ دِوان نٲیہِ تار چھِ دِوان یَپٲرۍ گَنڈٕ بَل کِنۍ سۄنہٕ وار کِنۍ نٲیہِ تار چھِ تَپٲرۍ لَگان مگر زیادٕ چھِ یِمَے میٚٹاڈار پَکان جناب تہٕ ایٚفٲرڈیبٕل حظ اوٗس تہٕ وۄنۍ کھٔژٕس دۄہ کھۄتہٕ دۄہ چھِ آز چھُو تُہۍ وُچھان درٛوجَر چھِ دۄہ کھۄتہٕ دۄہ گژھان تہٕ مگر شُکُر تہٕ ٹھیٖک چھِ آز حظ چھِ وۄنۍ درٛوگُے پَہم تہٕ مگر ٹھیٖک چھِ ہیٚکو تھوڑا بہت چھِ گژھٲنی وۄنۍ مشکل یَتھ جایہِ ترٛےٚ رۄپیہِ ٲسۍ کِراے آز چھِ تَتھ پیٚوان باہ رۄپیہِ کِراے دَہ رۄپیہِ سِٹاپ ٹُو سِٹاپ چھِ آز دَہ رۄپیہِ کِراے گۄڈٕ ٲس پانٛژھ رۄپیہِ پَتہٕ کَریکھ سَتھ رۄپیہِ وۄنۍ کٔرٕکھ دٔہ رۄپیہِ دۄہ کھۄتہٕ دۄہ کھَژان وۄنۍ حظ چھِ اَکھ چیٖز یِم ٲں مطلب لِنٛک روٗڈ چھِ چلینٛج چھِ اسہِ یہِ یِوان کہِ یُس یِم لِنک روٗڈ چھِ یِمَن چھَنہٕ تیٖژاہ میٚٹاڈار پَکان کیٚنٛہہ وۄنۍ آیہِ ای رِکشہ تہِ آیہِ کیاہ وۄنۍ چھِ تِم تہِ پَکان تِمو سۭتۍ تہِ گٔے سٮ۪ٹھاہ سہوٗلیت گٔے ای رِکشاہو سۭتۍ تہِ یا آٹووٗ سۭتۍ تِمو سۭتۍ تہِ گٔے سہوٗلیت وۄنۍ چھِ اسہِ چھِ یِہوے اَکھ زِ یِم وۄنۍ یِم لِنک روٗڈ چھِ یِم کَنیٚکٹہٕ چھِ پَتہٕ مین روٗڈَس گَژھان یِمَن چھِنہٕ ٹرٛانَسپورٹہ پَکان یا تہِ چھِ اِنسانَس پیٚوان پَکُن پانَے یُس وۄنۍ بُزَرٕگ آسہِ تٔمِس چھُ پیٚوان تٔمِس چھِ گژھان عذابٕے بُزرَگ تٔمِس چھُ پیٚوان آٹوٗ کَرُن کیٚنٛہہ نَتہٕ کیٚنٛہہ یا سُہ چھُ دِوان رۄپیَس زٕ ترٛےٚ ہَتھ سُہ کیٛاہ کَرِ بِچارٕ وۄنۍ یُس جَوان چھُ سُہ چھُ پَکان سُہ چھُ دَپان نَہ سا وَلہٕ سا بہٕ ہَسا کَرٕ بَرداشت تہٕ بَچیٚن پونٛسہٕ